لاک ڈاوُنَس منٛز کٔرۍ مےٚ واریاہ کھیٚن بَناونٕچ کوٗشِش تِکیازِ لاک ڈاوُنَس منٛز اوس اِنسان اَنٛدرٲے کَنۍ گومُت بَنٛد تہٕ کُنہِ نَتہٕ کُنہِ چیٖزَس منٛز اوس پَنُن پان مَصروٗف یَژھان تھاوُن تَتھ زَمنَس منٛز کٔرۍ مےٚ واریاہ چیٖز بَناونٕچ کوٗشِش واریاہ کھیٚن بَنٲے مےٚ تہٕ تِم گٔے واریاہ اَصٕل مَثلاً کۄکَر بِریانی کٔر مےٚ تَیار ماز بِریانی کٔر مےٚ تَیار گۄلاب جامُن بَنٲے مےٚ مَٹَر ژوٚٹ بَنٲو مےٚ نَمکیٖن پٲرۍ بَنٲے مےٚ باقٕے باقٕے مَٹھِ بَناے مےٚ تہٕ آیِس کرٛیٖم بَنٲو مےٚ دۄدٕ یَکھٕنۍ بَنٲو مےٚ آب گوش بَنٲے مےٚ یِتھی یِتھی واریاہ چیٖز کٔرۍ مےٚ لاک ڈاوُنَس منٛز تَیار تہٕ اَمہِ سۭتۍ اوس میون وَقت تہِ نیران تہٕ سٲری ٲسۍ خۄش تہِ گَژھان تہٕ سارِنٕے اوس امہِ مُصیٖبتہٕ نِش تھوڑا دِیان تہِ ہَٹان